مُکیش اَمبانی یُس بوٚڈ بارٕ بِزنِس مین چھُ تٔمۍ سُنٛد ڈیٚولَپمنٹ آیہِ نیٚٹ ورکَس مَنٛز تہٕ سون یُس اَسہِ اِنٹَرنیٚٹ چھِ چَلاوان یوٗز چھِ کَران اِستِمال چھِ کَران تہٕ تمہِ سۭتۍ چھِ أسۍ کٲفی واریاہ زیادٕ فٲیِدٕ گَژھان تہٕ اَسہِ یُس موبایل چھُ امہِ سۭتۍ چھِ أسۍ واریاہَن سۭتۍ ہیٚکان کتھ باتھ اورٕ یورٕ کٔرِتھ پَنٕنۍ تھاٹس چھِ ہیٚکان شیر کٔرِتھ